اہن حظ بہٕ ہسا چھُس گِنٛدان کِرکٹ وٲلڈ ٹوٗ اتھ منٛز ہسا چھُ یِوان فونس پؠٹھ چھُ ہسا بہٕ چھُس گنٛدان یِم گیمہٕ اتھ پؠٹھ ہسا چھِ یِوان تھاونہٕ کاہ پٕلیر یا پنٛداہ پٕلیر پانٛژھ پٕلیر ہسا چھِ یِوان پتہٕ سُکاڑ تھاونہٕ اتھ منٛز چھِ یِوَان واریاہ مَزٕ اوٚوَر تہِ چھِ یِوان تھاونہٕ پانٛژھ تھاوو دہ تھاوو پنٛداہ تھاوو ییٖتۍ تہِ ٲسۍ تھاوو اتھ منٛز ہسا چھُ واریاہ مَزٕ یِوان اتھ چھُ گژھان ہتھ سکور زٕ ہَتھ سکور ڈاے ہیتھ سکور یوٗت ٲسۍ کرو یوٗت ٲسۍ ہؠکو یِتھ تِتھ کٔنۍ پتہٕ ہسا چھُ اتھ منٛز واریاہ واریاہ مَزٕ چھُ اتھ منٛز امہِ سۭتۍ ہسا چھِ رِلیکٕس گژھان واریاہ واریاہ مَزٕ چھُ یِوان بیٚیِس تہِ چھِ أسۍ ہیٚچھناوان نہ اَتھ منٛز تہِ فونَس منٛز تہِ واریاہ گیمہٕ حظ